اَسلامُ علیکُم ٹھیٖک پٲٹھۍ چھِو حظ اَصٕل پٲٹھۍ صحت چھَا حظ ٹھیٖک اَہن حظ ٹھیٖک پٲٹھۍ تۄہہِ چھِو حظ لایبٔری پٮ۪ٹھ ڈِسٹرک لایبٔری اے بی سی ڈی اَسہِ حظ ٲس مےٚ حظ ٲس بٔچی نا کوٗر ہَن أمۍسٕے ٲس اَسہِ کیٚنٛہہ بُکٕس ضروٗرت اَتہِ بنیٛا اَسہِ کُنہِ تہِ سبجکٹٕچ بُکہٕ بنیٛا اَتہِ اَسہِ آس یہِ کوٗر ییٚمس چھِ اَسہِ آرٹٕس سبجکٹہٕ أمِس ہسا اَسہِ پُلٹکٕل آس ہسٹرٛی سوشالجی بیٚیہِ حظ آس أمِس اِکنامِکٕس بیٚیہِ آس بیٚیہِ حظ چھِ مےٚ یہِ نا لڑکہٕ تہِ أمِس تہِ آسہٕ اَسہِ کیٚنٛہہ بُکٕس مگر أمِس چھِ میڈِکٕل میڈِکٕل رِلیٹِڈ چھا اَتہِ کیٚنٛہہ بُکہٕ بیٚیہِ حظ اَمہِ بہٕ زن أمِس اَتہِ کیٛاہ پروسیٖجر چھُ بہٕ کَرٕ ہا یِمن بچن دون أتی کرٕ ہا بہٕ یِمن لایبری منٛز کرٕ ہا بہٕ یِمن ایڈمِشن یا اگرے یِمن تُہۍ بُکہٕ تہِ دِیون تہٕ تیٚلہِ پرہن یِم گَرِ تہِ تۄہہِ کیٛاہ چھُو باسان اگرہے ییٚتی ایڈمِشن کرہوٗکھ تۄہہِ کَتہِ دِیِو اَسہِ یِم بُکٕس تۄہہِ دِیوا یِم أتی لایبٔری پٮ۪ٹھ کِنہٕ اَتھ چھُ بَدل کُنہِ ٹھیٖک حظ چھُ اَمہِ خٲطرٕ کیٛاہ چھُ اَسہِ کوانٹیکٹہٕ نمبر یہِ چھَا اَسہِ ڈِسٹرک لایبٔری پٮ۪ٹھٕے یُن کِنہٕ یہِ چھُ کُنہِ برانٛچس پٮ۪ٹھ یُن اَتہِ کٔژِ بجہِ چھُ یِمن پتہٕ اگر أسۍ أمِس بچس أتی ایڈمِشن کرہاون یِمن کٔژِ بجہِ لگن پتہٕ اَتہِ صُبحٲے کٕلاس أکِس بیچس ہا کِنہٕ ہُتھٕ پٲٹھۍ نۅمن چھُنہٕ حظ لایبٔری چھِ سِٹاٹ گَژھان شےٚ یی بجہِ پٮ۪ٹھ بہٕ چھَس دَپان اَتہِ چھُ الگ الگ سَہ شےٚ یہِ بجہِ پٮ۪ٹھنَے دٔہہِ بجہِ تام اَکھ دَہہِ پٮ۪ٹھٕے تَتہِ پٮ۪ٹھ چھُ بیٛاکھ کِنہٕ نا یہِ چھُ ٹھیٖک حظ چھُ یِم چیٖز چھِ اَسہِ فالوٗ کَرٕنۍ تہٕ أسۍ ہٮ۪کو یِمن یا اگرے یِم گَری پَرن تَمہِ خٲطرٕ چھِ اَسہِ بُکٕس نِنۍ ٹھیٖک حظ ٹھیٖک حظ اَدٕ حظ تُلِو أسۍ یِمو تیٚلہِ اوٗرۍ تہٕ یا اگر اَسہِ ہُتھٕ پٲٹھۍ آسہِ چۄایِس تہٕ تِتھٕے پٲٹھۍ ییٚلہِ نہٕ تیٚلہِ دِکو نِمو أسۍ بُکٕس گَرٕ اَہَن حظ اسلامُ علیکُم